السلامُ علیکُم وَرَحمَتُہ اللہ تُہۍ چھِو حظ حامِد صٲب آ مےٚ چھُ حظ مےٚ چھُ بوٗزمُت تُہُنٛد تُہۍ ٲسٕو اکھ نامہا ہونہار سُپیس رِلیٹِڈ اکھ بٔڑۍ بار یِم مَطلَب ساینٹِسٹ ہیٚکِو ؤنِتھ تہٕ بہٕ بہٕ چھُس اکھ مطلب ساینَس ایٚنتھوزیاسٹ تہٕ بہٕ چھُس یَژھان سپیسَس مُتعلِق زیادٕ تھوڑا بوزُن بہٕ حظ چھُس یَژھان مَطلَب یہِ کلیر کَرُن یہِ سُپیس ٹایِم رِلیٹِڈ چھ مےٚ کَنفیوجَن روزان اگر تُہۍ مےٚ الابریٹ کٔرِو یہِ کیاہ چھُ تہٕ یہے سپیس رِلیٹَڈ سپیس تہٕ ٹایم کِتھ کنۍ چھ یہِ رِلیٹِڈ اتھ کیاہ چھ یہ اتھ مُتعلِق چھِ مطلب چھ مےٚ یِم چیٖز بِلکُل بِلکُل

بِلکُل بِلکُل

بِلکُل بِلکُل بِلکُل بِلکُل بِلکُل آ بِلکُل بیٚیہِ چھُ یہِ سولَر سِسٹَمَس مُتعلِق یہِ مَطلَب سَن کِتھ پٲٹھۍ کم لاز چھِ تَتیٚتھ گَژھان یوٗز تاکہ یِم چھ پانہٕ ؤنۍ کران مَطلَب اٹریٚکٹہٕ چھِ روزان یم یِم چھِنہٕ مَطلَب أکس مںٛگل کران کِہیٖنۍ پلینٹ پَنن بِلکُل بِلکُل

بِلکُل

بِلکُل بِلکُل بِلکُل بِلکُل ٹھیٖک آ بِلکُل گوٚو کلیر شُکریہ حامِد صٲب حامِد صٲب تُہُنٛد تُہُنٛد قۭمتی وقت السلام